پانٛژ نفر یِم زن سٲنِس محلس منٛز چھِ روزان بییٚہِ یِم زن میانہِ زندگی منٛز چھِ واریاہ أہم تتھ منٛز گوٚو گۄڈنکُے بشیر احمد مٔلِک یُس مےٚ ٹیچر تہِ چھُ رودمُت تٔمۍ چھُ بہٕ ساینس تہٕ میتھ پرنٲومُت اۭں دہمہِ تام بیاکھ نفر چھُ اۭں نزیر احمد وانی یُس زَن اں میڈکٕل اں منٛز چھُ کٲم کران سُہ چھُ اوس کُنہِ ساتہٕ تہِ آسہِ کانٛہہ بٮ۪مار یا کینٛہہ تہِ دوا ضرورت چھُ آسان تہٕ سُہ چھُ سمہِ ساتہٕ ضرورت لگان بیاکھ چھُ رٔیٖس احمد لون اں یُس زن اۭں ڈریور چھُ سُہ چھُ لگان کُنہِ ساتہٕ تہِ آسہِ ایٚمرجنسی منٛز ہسپتال گژھُن یا بییٚہِ تہِ آسہِ کُنہِ جایہِ گژھُن تہٕ تمہِ ساتہٕ چھُ سُہ لگان تہنٛز گٲڑۍ سُہ چھُ یِوان گٲڑۍ ہٮ۪تھ تہٕ سُہ چھُ لگان تمہِ ساتہٕ ضروٗرت بییٚہِ زٕ نفر چھِ اۭں مُدثر احمد اہنگر تہٕ بیاکھ چھُ عادل احمد وانی اۭں